السلام السلام علیکُم ٹھیٖک چھُو حظ وعلیکُم السلام ٹھیٖک چھُو حظ اَہن حظ گَرِ چھُو حظ ٹھیٖک پٲٹھۍ اَہن حظ یہِ یہِ چھُوا شایِستَہ ٹیلَر شایِستَہ دِی دِی ٹیلَر بہٕ حظ چھَس صالحَہ صالحَہ حظ صالحَہ ییٚتِچ اِسٹیٖنٛگِچ تُہۍ چھُو حظ دُکانسٕے اے مےٚ ترٛایے نہٕ حظ اوترٕ پٔتۍمہِ لَٹہِ سُوُو نہٕ حظ مےٚ تۄہہِ فِراک یُس اوس تھوڑا سُوُن گول اَکھ حظ چھُنہٕ مےٚ تَتھ مطلب سِلٲے حظ آیہِ نہٕ مےٚ تَتھ پسنٛد نَہ چھِ مےٚ سُہ واتان بیٚیہِ چھِ مےٚ سُہ گژھان بیٚیہِ چھِیی نہٕ سُہ سُہ میجَرمٮ۪نٛٹ یُس مےٚ اَتہِ تۄہہِ دیُتمو سُہ چھُ مےٚ واریاہ ژھوٚت تَمۍ نِش کِہیٖنۍ حظ نَہ نَہ بہٕ ٲس نَہ تی وٕچھان سُہ چھی نہٕ سُہ چھُنہٕ بِل تۄہہِ چھُو شایَد اَدلہٕ بَدلہٕ مےٚ سُہ سُومُت ٹھیٖک حظ چھُ وۄنۍ کیٛاہ بَنہِ تَتھ تویتہِ چھُنہٕ حظ سُہ مگر ژھوٚٹ گوٚمُت گُنجٲیِش حظ چھَس مگر سُہ گژھِ نَہ پَتہٕ ٹھیٖک تٕہٕنٛز گیرٮ۪نٹی پٮ۪ٹھ کیٛازِ سُہ حظ اوٚن مےٚ کَپُر اوترٕ بَہَن شَتَن پَتہٕ دِژمو مےٚ تۄہہِ سِلٲے تہِ تَتھ پانٛژھ ہَتھ فِراکسٕے یٲژ خراب مہٕ حظ گژھِ مےٚ سُہ گژھُن نَہ یہِ گوٚو نہٕ یہِ گوٚو کَسٹمَرَس سۭتۍ غلط کرُن أسۍ حظ چھُ تۄہہِ نِش آنان تُہۍ چھُو پَتہٕ دِوان بیٚیہِ کِس اَتھِ یہِ مَہ گوٚو وٕچھ مےٚ اوٚن پَنٛدہٕن شَتَن کَپُر تَتھ فِراکَس پانٛژھ ہَتھ گٔے سِلٲے ووت دۄن ساسَن پٮ۪ٹھ پَتہٕ مہٕ حظ سُہ چھُنہٕ مےٚ باسٲنی سُہ چھےٚ مےٚ لاگُن لایَک آز سُہ چھُنہٕ باسٲنی بیٚیہِ سُہ چھےٚ تیوٗتاہ درٛوٚگ یہِ گوٚو نہٕ حظ اَسہِ سۭتۍ یہِ وۄنۍ گٔے حظ ٹھیٖک تُہۍ ٲسِو حظ تِمَن دِوان یِمَے لوکَل لوکَل تہٕ یوٗتاہ یُتھ کَپرٕ تہٕ مَہ پَتہٕ یُس پَتہٕ اِنسانَس یہِ پھیرِ پَتہٕ ترٛےٚ ساس مَہ چھِ وَننہٕ سۭتۍ مےٚ اوس پٮ۪ٹھٕ گژھُن خانٛدرَس منٛز صُبحَس بہٕ گژھٕے نہٕ وۄنۍ کوٚر مےٚ کٮ۪نسَلٕے ایٚکیٛاہ اَمۍ موٗجوٗب

تیٚلہِ حظ اَنہٕ بہٕ صُبحَس اَدٕ حظ اَدٕ حظ